السلام علیکُم مےٚ حظ ٲسۍ کُرتی کٔرمٕژ آرڈر آز برونٹھ زٕ رٮ۪تھ تہٕ سۄ ٲسۍ واریاہ اَصٕل کُرتی تَمیُک یُس کَپُر اوس سُہ تہِ اوس واریاہ تَمیُک یُس کَلر اوس سُہ تہِ اوس واریاہ اَصٕل کالٹی یۄس تَتھ کُرتی ٲسۍ سُہ تہِ ٲسۍ واریاہ زَبردست نہ تَمیُک یُس تَتھ فِٹِنگ ٲسۍ سۄ تہِ ٲسۍ مےٚ برابر ٹھیٖک یُس مےٚ یورٕ سِلیکٹہٕ ٲس کوٚرمُت یہِ فِٹِنگ سُے میجرمینٹ اوس برابر تَتھ تورٕ کِہینۍ تہِ پرابلِم ٲسۍ نہٕ تَتھ نہ کَلرَس منٛز نہ کُنہِ میجرمینٹس منٛز نہ کالٹی منٛز کُنے منٛز تہِ اوس نہٕ تَتھ کِہینۍ تہِ پرابلِم کٕہینۍ تہِ کَمپرومایز اوس نہٕ تَتھ منٛز کٔرِتھ کِہینۍ مےٚ حظ آیہِ واریاہ زیادٕ پسند سۄ کُرتی مےٚ حظ ییٚلہِ مےٚ سۄ کُرتی آرڈر کٔر مےٚ لٲگۍ ییٚلہِ سۄ مےٚ واریاہس ٹایمَس لٲج مےٚ بہٕ ٲسٕس سۄ واریاہ جلدی جلدی تہِ چھلان تَتھ گوٚو نہٕ کِہینۍ تہِ پرابلِم نہ گوٚو تَتھ کَلر چینج نہ گوٚو سُہ أڑۍ پَلو چھِ أنِتھ پَتہٕ ژھوٚٹۍ گژھان یِتھُے چلان تِم تہِ ژھوٚٹۍ گژھان سُہ گٔیٚے نہٕ ژھوٚٹ ووٚٹ تہِ کِہینۍ تَتھ گٔیٚے نہٕ کِہینۍ مط چینج مطلب لینٛگتھِ منٛز زیچھرس منٛز گٔیٚے نہٕ تتھ کِہینۍ تیِ چینج چھلنہٕ وَلنہٕ سۭتۍ نہ کھجرس منٛز سۄ درایہِ واریاہ اَصٕل بہٕ چھَس کَنٹِنیو کران پریفر سُہ یوٗز لاگٕنۍ تِکیازِ تَتھ منٛز چھُ مےٚ اَصٕل مطلب بہارَس منٛز اَصٕل ٹھنڈ گژھان فیٖل تَتھ چھُ اَصٕل واریاہ اَصٕل کَپُر واریاہ کاٹن کَپُر چھُ تَتھ سُہ اوس واریاہ اَصٕل کَپُر بہٕ چھَس پرٮ۪تھ سازٕ زیادٕ چھَس بہٕ زیادٕ کران آز یو مطلب پریفر سۄے کُرتی یوٗز کَرٕنۍ تہٕ سۄ گٔیٚے مےٚ کَنٹِیو مطلب پانٛژھ رٮ۪تھ لگ بگ لاگان آز چھَس بہٕ مط تہٕ تَمے پٕلیٹ فارمہِ پٮ۪ٹھ ییٚمہِ پٕلیٹ فارمہ پٮ۪ٹھ مےٚ سۄ کُرتی یوٗز یہِ ٲسۍ کٔرمٕژ آرڈر مےٚ کٔر تَمی پٮ۪ٹھ بیٚیہِ زٕ ترٛےٚ کُرتی وۄنۍ تِژھے آرڈر تَکیازِ ہُمِچ کالٹی ییٚلہِ مےٚ واریاہ اَصٕل باسے مےٚ دوٚپ بہٕ کرٕ پریفر بیٚیہِ یِمے کُرتی اَننٕچ تِکیازِ نہ چھُ تَتھ پیٚوان گرِ چھُ پیٚوان سِل سوناوُن پتہٕ گۄڈٕ کَپُر اَنُن پَتہٕ سُوناوُن سٕژَس نِش تَتھ اوس نہٕ سُہ ٹینشن تہِ کِہینۍ اکھ ٲسۍ تَتھ پتہٕ کالٹی تہِ اَصٕل کَلر تہِ اَصٕل تَمیُک میچرمینٹ تہِ اوس ٹھیٖک تہٕ بیٚیہِ اوس تَتھ یہِ تَمیُک یہِ شَین تہِ ٲسۍ تَتھ واریاہ اَصٕل پرٮ۪تھ کُنہِ لحاظٕ ٲسۍ سۄ کُرتی واریاہ اَصٕل بیٚیہ یُس تَمیُک پرایِس اوس سُہ تہِ اوس واریاہ کَم سُہ تہِ مان ژٕ اوس ایٚفٲرڈیبٕل سُہ تہِ باسیٚو نہٕ مےٚ زیادٕ درٛوگ باسیٚو نہٕ مےٚ کِہینۍ تِکیازِ کانہہ تہِ لٔڈکی ہیٚکہِ اَصٕل پٲٹھۍ سۄ یہِ أنِتھ